کٲشِر زبان چھِ سۄ اَکھ زبان یۄس صِرف کَشمیٖرَس منٛز تہٕ جوٚمِس منٛز چھِ یِوان بولنہٕ کٲشِر زبان چھِ سۄ زبان یۄس ہسا آمٕژ چھِ اِنٛڈو آریَن پٮ۪ٹھ یہِ زبان چھِ صِرِف کٔشیٖرِۍ منٛز لبنہٕ یِوان تہٕ کشمیٖرَس منٛز چھِنہٕ صِرِف یہِ زبان بولنٕے یوت یعنی کہِ صِرِف چھِنہٕ کٲشِر یہِ بولٲنی یوت مگر اَتھ منٛز ہسا چھِ وۄنۍ کشمیٖرکیٚن سُکوٗلَن منٛز کَشمیٖر کٲشِر کِتاب تہِ گوٚو یہِ ہسا بنٲوٕکھ اَکھ سَبجیٚکٹہٕ یا أسۍ وَنو یہِ ہسا بنٲو سُکوٗلَس منٛز وۄنۍ اَکھ کِتاب یہِ ہسا چھِ یِتھ پٲٹھۍ باقٕے زبانہٕ چھِ اگر أسۍ کَتھ کَرو ہِنٛدی چھُ اِنٛگلِش چھُ مراٹھی چھُ تامِل چھُ تِتھٔے پٲٹھۍ ہسا چھِ یہِ اَکھ زبان یۄس ہسا الگ تھلگ چھِ یہِ چھِ یِوان لبنہٕ کَشمیٖرَس منٛز یا ہیٚکَو أسۍ یہِ جوٚمہِ تہِ لٔبِتھ یِم ہسا پرٛٲنۍ پٔنٛڈِت ٲسۍ ییٚتہِ روزان تِمَن تہِ ہسا چھِ کٲشِر زبان واریاہ تگان یہِ ہسا چھِ اَکھ سۄ زبان یَتھ منٛز واریاہ زیادٕ میچھر چھُ تہٕ یہِ میچھر ہسا چھُ پرٛیٚتھ کانٛسہِ أکِس کَشمیٖرکِس کٲشِرِس تگان مگر دۄہ کھۄتہٕ دۄہ چھِ یہِ ٲں زبان ییٚتہِ کَم گژھان تِکیٛازِ اگر اَکھ بَچہٕ چھُ زیٚوان تٔمِس چھِ لۄکچار پٮ۪ٹھٔے آسان مول موج انگریٖزی تہٕ اُردو ہیٚچھناوان تِکیٛازِ تِمَن چھِ گژھان شرٕم یہِ کٲشِر زبان منٛز تٔمِس سۭتۍ کَتھ کَرٕنۍ یُہوے بَچہٕ ییٚلہِ بوٚڈ بوٚڈ چھُ واتان أمِس چھِنہٕ آسان کَشمیٖر لَنٛگویج کٲشِر لَنٛگویج تگان کیٚنٛہہ ییٚمہِ سۭتۍ پتہٕ برٛونٛہہ برٛونٛہہ چھِ گژھان یہِ زبان کَم کَم یہِ زبان ہسا چھِ سۄ اَکھ زبان یۄس باقِیُو زبانُو نِش چھِ واریاہ زیادٕ مختلف تہٕ یہِ ہسا گژھہِ سٲنِس رِجنَس منٛز آسٕنۍ پرٛیٚتھ کانٛسہِ أکِس شوق یہِ زبان بولنٕچۍ اسہِ ہسا اگر گژھان چھِ کُنہِ بیٚیِس کنٹری منٛز یا أسۍ وَنُو کُنہِ فاریَن کنٹری منٛز چھِ أسۍ گژھان تہٕ أسۍ ہسا چھِ تَتہِ کران پَنُن انٛٹرٛوڈکشَن انگریٖزۍ پٲٹھۍ مگر اسہِ ہسا چھُنہٕ یہِ تران سمٕجھ کیٚنٛہہ اسہِ ہسا پَزِ پَنٕنۍ زبان یۄس اسہِ پَنٕنۍ مَدَر ٹنٛگ چھِ کٲشِر زبان اسہِ پَزِ سۄے اِنٛٹَرٛڈیٛوٗس کَرٕنۍ تَتہِ اسہِ پَزِ سۄے تَتہِ ہایلایِٹ کَرٕنۍ تِکیٛازِ یۄس سٲنۍ زبان چھِ سۄ گژھہِ ہایلایِٹ اَتھ تہِ مِلہِ اَتھ زبانہِ تہِ مِلہِ کیٚنہہ وُجوٗد پرٛیٚتھ کانٛہہ کٲشُر اگر یہِ زبان تھایہِ برقرار تہٕ اَتھ ہسا یی واریاہ زیادٕ فٲیِدٕ ییٚلہِ ہسا نٮیٚبرِم ٹیٛوٗرِسٹہٕ چھِ یِوان کَشمیٖر ییٚلہٕ تِم یہِ کٲشِر زبان چھِ کٲشِر زبان چھِ وۄنۍ بوزان تِمَن چھِ پَننہِ جایہِ واریاہ شوق گژھان کہِ یہِ زبان گٔژھۍ أسۍ ہیٚکٕنۍ بوٗلِتھ مگر یہِ ہسا چھِ اَکھ سۄ زبان یۄس نہٕ بیٛاکھ چھُ ہیٚکان ہیٚچِتھ کِہیٖنۍ نہٕ کٲشِریٛو ورٲے تِکیٛازِ یہِ چھِ اَکھ تِژھ زبان یۄس ہسا واریاہ زیادٕ خاص چھِ اسہِ پَزِ اَمہِ زبانہِ ہنٛز قدٕر کَرٕنۍ